ٹرانَسپوٹ آسُن چھُ سانہِ زندگی منٛز ضٔروٗری یہِ چھُ اَسہِ مدتھ کَران اَکہِ اَکہِ جایہِ پٮ۪ٹھٕ تہٕ اَکہِ شَہرٕ پٮ۪ٹھ بیٚیِس شَہرَس تانۍ واتنَس یعنی اگر مےٚ ڈِسٹرک بڈگامہِ آسہِ نیرُن تہٕ بارمولہ ڈِسٹرک آسٮ۪م واتُن تمہِ خٲطرٕ چھُ مےٚ ضروٗری کانٛہہ نَتہٕ کانٛہہ ٹرانسپوٹ زٕ ہَتمَن لٲزمی یعنی بہٕ ہیٚکہٕ نہٕ جلدی جلدی پَنٛنِس مقصدَس یعنی پَنٛنِس مقامَس تام وٲتِتھ کِہیٖنۍ یوٚتَتھ تام نہٕ مےٚ یہِ ٹرانسپوٹ مہیا آسہِ تہٕ اَتھ سۭتۍ سۭتۍ چھُ مےٚ پَنُن وقت تہِ بَچان یُس سَفر بہٕ پایدٕلۍ ہیٚکہٕ کٔڑِتھ دَہَن دۄہَن منٛز تہِ چھُ مےٚ کَڑناوان سُہ ژورنٕے دۄہَن منٛز یا ژورنٕے گنٛٹَن منٛز أمۍ خٲطرٕ چھِ ضٔروٗری ٹرانسپوٹ

بیٚیہِ یِم زَن دورِ جدیٖدَس منٛز ٹرانسپوٹ فیسَلٹی مہیا چھِ مثلَن برونٛہہ کالہِ ٲسۍ آسان ٹانٛگہٕ ٹانٛگو ذٔریعہ ٲسۍ پَکان یا برونٛہہ کالہِ ٲسۍ آسان کھَر تِمَن ٲسۍ کھَسان گُرۍ ٲسۍ آسان تِمَن ٲسۍ کھَسان تہٕ أزکِس دورَس منٛز سٲنِس سماجَس منٛز چھِ آز واریاہ زیادٕ ٹرانسپوٹیشَن یۄس زَن چھےٚ بَڑیمٕژ اَتھ منٛز چھِ واریاہ تبدیٖلی آمٕژۍ نَیہِ نَیہِ گاڑِ چھِ آمژٕ نَیہِ نَیہِ بَسہٕ چھِ آمژٕ تہٕ ڈِزِٹَل بَسہٕ تہِ چھِ آمژٕ ڈِجِٹَل گاڑِ تہِ چھِ آمژٕ یِمو ذٔریعہِ أسۍ واریاہ جلدی دوٗر سفر چھِ تَے کَران بالکُل مُختصر ٹایمَس اَندَر تہٕ سٲنِس علاقَس منٛز چھِ مُختلِف گاڑِ مُختلِف کَمپٔنیَن ہِنٛز گاڑِ مثلاً مٔہِنٛدرا چھےٚ ہنڈایی چھےٚ سُزوٗکی چھےٚ یا باقٕے گاڑِ یِم زَن چھےٚ تِم چھِ اویلیبٕل ونکیٚس تہٕ أسۍ چھِ یِہُنٛد اِستفاد واریاہ اَصٕل پٲٹھۍ کَران